قرانِ مجیٖد چھِ ساروٕے کھۄتہٕ فیورِٹ کِتاب مےٚ یَس ما پٔزِس پٮ۪ٹھَے وۄبمُنٲثِر چھِ تِکیٛازِ تَتھ منٛز چھِ گۄڈٕنٮ۪تھ وَنان رۄب چھُ اَکھ یہِ چھِ اَکھ حقیٖقت بیٚیہِ چھِ وَنان نبی رحمت صلی اللہ علیہ وسَلم چھُ سون بیغمبَر یہِ تہِ چھےٚ حقیٖقت بہٕ چھُس سُہ اَمہِ موٗجوٗب پَسَنٛد کَران تِکیٛازِ سۄ چھِ حقیٖقتَس پٮ۪ٹھ مُنہَسِر ییٚمۍ کہِ وَجہ سۭتۍ بہٕ تَس سۭتۍ واریاہ زیادٕ محبت تہٕ خلوٗص سان محبت کَران چھُس قرانِ مجیٖد چھےٚ اَکھ سۄ کِتاب یَتھ منٛز نہٕ کانٛہہ تہِ فالٹ چھُ کانٛہہ تہِ نۄقصان چھُ تِکیٛازِ قران مجیٖدُک اَکھ اَکھ حرف چھُ رۄب العالمیٖن سُنٛد کلام تہٕ تَتھ منٛز چھُنہٕ کانٛہہ تہِ شَک آسان یُس تَتھ منٛز شَک کَرِ سُہ چھُ اَکھ غٲر مُسلِم بَنان ییٚمۍ کہِ وَجہ سۭتۍ مُسلمانَن اَتھ کِتابہِ پٮ۪ٹھ با ایٖمان اَنُن ضٔروٗری چھُ بَنان سۄ چھِ واریاہ اَکھ خۄش آیِندٕ کِتاب یَتھ زَن مطلب وٕچھنہٕ سۭتی اِنسان سُنٛد ایٖمان تازٕ چھُ گژھان مگر بَد قٕسمَتی سان وٕنۍکٮ۪ن چھِنہٕ کٲشہِ مطلب مُسلمان لٔڑکہٕ اَتھ کِتابہِ کُن زیادٕ اِنٹرٛسٹ دِوان کیٚنٛہہ ییٚمۍ کہِ وَجہ سۭتۍ سون مُعاشرٕ شیٖتھ پٔرسَنٛٹ تَباہ چھُ گوٚمُت اَتھ کِتابہِ اَندَر چھُ گۄڈٕنیُک یُس زَن فیکٹ چھُ یُس زَن پوٚز اَتھ منٛز چھُ سُہ چھُ رۄب العالمیٖن چھُ اَکھ یَس منٛز نہٕ کٕہۭنۍ تہِ شَک چھُ دۄیِم چھُ پیغمبَرِ اِسلام حضرت محمد صلی اللہ علیہ وَسلم چھِ تٔمۍ سٕنٛدِ پیغمبَر تہٕ رسوٗل یَتھ منٛز نہٕ کٕہۭنۍ تہِ شَک چھُ ترٛیٚیِم چھُ فِکرِ آخرَت دِوان اور یُس زَن ساروٕے کھۄتہٕ بہتریٖن دَرَس چھِ دِوان اَسہِ سۄ گٔے اِنسٲنِیَتٕچ اِنسٲنِیَتُک دَرَس چھُ قرانِ مجیٖدَس اَندَر پرٛٮ۪تھ کُنہِ جایہِ ییٚتٮ۪ن زَن اللہ ہُہ تعالہَن پنٛنٮ۪ن حقوٗقَن ہٕنٛز کَتھ کٔر تَتٮ۪ن کٔر تٔمۍ اِنسٲنِیَتٕچ حقوٗقَق ہٕنٛز تہِ کَتھ تَتھ سۭتۍ سۭتۍ چھُ اِنسان اَمہِ قرانِ مجیٖد سۭتۍ تہزیٖب تَمَدُن تہِ ہیٚچھان تہٕ پنٛنہِ زندگی ہُنٛد کَلچَر تہِ ہیٚچھان اَتھ سۭتۍ سۭتۍ چھُ وَتھنُک بیٚہنُک مٲلِس ماجہِ سۭتۍ سلوٗک کَرنُک تہٕ واریاہ زیادٕ چیٖز اَمہِ قرانِ مجیٖد سۭتۍ اِنسان ہیٚچھان تہٕ بہٕ چھُس یَژھان زِ یہِ قران گژھِ مےٚ نِش بار بار یُن پَرنہٕ